اگر أسۍ اٮ۪نٹرٹینمینٹٕچ کتھ کرو پننہِ اٮ۪نٹرٹینمینٹ خٲطرٕ چھُس بہٕ میوٗزک بوزان

میوٗزکس منٛز چھُس بہٕ بوزان خاص کر غزلہٕ تِم تہِ نصرت فتح علی خان سٕنٛز تہٕ بیٚیہِ چھُس بہٕ کُنہِ ساتہٕ ڈانِس تہِ ہٮ۪کان کٔرتھ تہٕ امہِ مٔزیٖد چھُس بہٕ پننہِ اٮ۪نٹرٹینمینٹ خٲطرٕ ڈراما وٕچھان خاص کر کٲشُر ڈراما تہٕ بیٚیہِ چھُس بہٕ کُنہِ ساتہٕ کرکٹ میچ تہِ وٕچھان تِکیٛازِ کرکٹُک تہِ چھُ مےٚ بڑٕ شوق تہٕ کِرکٹ میچ تہِ چھُس بہٕ شوقہٕ سان وٕچھان